اسلامُ علیکم بہٕ حظ چھُس روزان بنڈٕ پورِ ییٚلہِ حظ یہِ کووِڈ گوٚو نہَ حظ ییٛلہِ حظ مطلب گۄڈنیتھ آیہِ یہِ بیٚمٲرۍ کووِڈ وُنکھ کہِ کووِڈ چھِ کیاتھامتھ تہٕ پتہٕ حظ گٔے سٲنِس علاقس منٛز وارِیاہ زیادٕ پرابلم امہِ سۭتۍ تِکیازِ پتاہ ٲس نہٕ کہیٖنۍ لُکن یہِ کیاہ چھِ یہِ کیاہ نہٕ چھِ بیٚمٲرۍ چھِ دپان ٲسۍ سٲلم بِہو سا دوٗر کٲنٚسہِ ٲسۍ نہٕ دِوان نیٚبرِمس اند اِنہٕ کِہیٖنۍ یا کُنہِ جایہِ ٲسۍ گژھان دُکانس پٮ۪ٹھ تتہِ اوس پیٚوان دوٗر دوٗر بِہُن پتہٕ حظ آیہِ ماسٕک پتہٕ لگایکھ ماسکہٕ تم گۄڈنیٚتھ اوس نہٕ ماسٕک تہِ کِہینۍ پتہٕ آیہِ ماسٕک پتہٕ آو سیٚنِٹایزر تمہِ پتہٕ دوٚپُکھ سیٚنِٹایزر سۭتۍ ہسا چھِ بچان تہٕ پتہٕ حظ کورُکھ اِستعمال سیٚنِٹایزر تہِ کورُکھ اِستعمال تہٕ وٕ حظ گٔے کٲم تہٕ کیٚنہہ پٮ۪ٹھٕ ٲسۍ ونان تمہِ دۄہ اتھ چھنہٕ علاج تہِ کِہینۍ اوسُس تہِ نہٕ علاج تہِ کِہیٖنۍ یہِ حظ ٲس بڑٕ خطرناک بیٚمٲرۍ پتہٕ حظ ٲسۍ کران کٲم أسۍ ٲسۍ نہِ زیادٕ نیٚبر نیران کہیٖنۍ أسۍ ٲسۍ گرِی بیٚہوان کیازِ پننہِ زوٗ کھۄتہٕ چھنہٕ کِہیٖنۍ آسان بیٖٹھۍ گرِ سٲری تہٕ وٕ حظ گٔے کٲم اکہِ دۄہ حظ اوس مےٚ گژھُن یور حظ بازر اسہِ حظ اوس کیاتھانۍ مکلیومُت چیٖز تہٕ وٕ پیٚو بازر گژھُن تتہِ ٲسۍ دُکان آسان بندٕے لاک ڈاوُن اوس تہٕ تتہِ حظ گٔے کٲم تتہِ دوریو پُلیٖس پتٕے بس حظ گٔے کٲم کیاہ چھِ ونان اتھ دوریو پتہٕ اسہِ پُلیٖس پتہٕ أسۍ حظ گٔیہِ تتہِ نالہِ منٛز مےٚ اوس بیٚاکھ یار اکھ سۭتۍ سُہ تہِ گوٚو نالہِ منٛز بہٕ تہِ گوٚوُس نالہِ منٛز شامس بٲگۍ حظ تہٕ وارِیاہ زیادٕ مشکِلات حظ گٔے تمہِ سۭتۍ مگر ٲسۍ خطرناک بیمٲرۍ سہٕ تہٕ تمہِ نِش پیٚو بچاوُن پان کُنہِ تہِ پٲٹھۍ ییٚمِس یتھ پٲٹھۍ توٚگ تٔمۍ تتھ پٲٹھۍ بچو گرِکٮ۪ن تہِ ٲس نہٕ دِوان نیٚبر نیرنہٕ کینہہ کیازِ شُرِٮ۪ن اوس زیادٕ خطرات ٲسۍ ونان شُرِٮ۪ن ہسا چھِ زیادٕ أمۍ سۭتۍ شُرۍ تہِ حظ بچٲۍ پٔنُن پان تہِ پیٚو بچاوُن الحمداللہ اسہِ منٛز گوٚو نہٕ کٕہٕنی پازِٹیوٗ تمَن دۄہن سٲری آسن گٔمٕتۍ أسۍ مطلب أسۍ کوٗشش کران پان بچاونٕچ پرٛٮ۪تھ کانہہ اوس کران پنُن پان بچاونٕچ کوٗشش تہٕ اللہ تعالٰی بچٲیِنۍ تِژھ گژھِ نہٕ تِژھ بٮ۪مٲریا گژھِ نہٕ بیٚیہِ زاہٕنۍ تہِ یِنۍ تہٕ سٲنِس علاقس منٛز گٔے زیادٕے پہمتھ پرابلِم کیازِ کہِ ییٚتہِ درٛایہِ کینہہ پازِٹیوٗ تِم ٲسۍ پتہٕ کران کٲم تِم ٲسۍ پتہٕ نژان اورٕ یورٕ مہلس منٛز تم ٲسۍ نہٕ بیٚہوان سۄکھٕ ییٚتہِ تِمَن ووٚنُکھ تُہۍ بہیو آیسولیٹ تم بیٖٹھۍ نہٕ تم بیٖٹھۍ نہٕ ٹوٹل نہ بیٖٹھۍ تم کورنٹیٖن سینٹر ٲس تم دۄہ کھوٗلمٕتۍ گورمیٚنٹن تمن منٛز تہِ بیٖٹھۍ نہٕ کِہیٖنۍ ٹوٹل بیٖٹھۍ نہٕ تمَن منٛز کہیٖنۍ تِمو سۭتۍ گٔے زیادٕ پرابلم کیازِ پتہٕ آو پلیٖس تِمو کٔرِکھ زیادٕ لوٗکھ تنگ پتہٕ تِم کیازِ تمن ٲس کٲمٕے تِۍ اگر نہٕ تِم تِتہِ کرٕہَن پرابلم گژھِ ہے تہٕ سٲنِس علاقس منٛز گٔے امہِ وجہ پرابلم کیازِ کہِ لُکن ٲس نہٕ پوٗرٕ پتاہ تہِ امہِ قٕسمٕچ کِہیٖنۍ یہِ کیاہ چھِ تہٕ پتہٕ حظ گٔے کٲم تہٕ تمہِ وجہ سۭتۍ گٔے علاقس منٛز زیادٕ پرابلم تہٕ أسۍ ٲسۍ نہٕ دِوان زیادٕ گرِ سٲنۍ فیملی ٲس نہٕ نیران زیادٕ نیبر کِہیٖنۍ أسۍ ٲسۍ گرِی آسان ونہِ ییٚلہِ کینٛہہ چیٖز ضوٚرتھ پیٚیہِ ہے تیٚلہِ اوس نیٚران اکھ تہٕ سُہ اوس اورٕ یِتھ پتہٕ تِم پلو چینج کران پتہٕ اوس سینٹایزر پتہٕ اوس سرٛان کران تِم پلو ٲسۍ نیٚبرٕے تھاوان اندر ٲسۍ نہٕ انان کیٚنہہ تم ٲس نیٚبرٕے باتھرومسٕے منٛز چھلان تمن ٲسۍ نہٕ اندر انان کِہیٖنۍ سینٹایزر ٲس استعمال کران ماسٕک ٲسۍ استعمال کران گٕلاوُز ٲسۍ استعمال کران یم یم چیٖز پیٚیہِ تِمَن دۄہن زیادٕ ضروٗرتھ کیازِ تِمَن دۄہن اوس واریاہ مُشکلات کٲم تہِ ٲس نہٕ تِمن دۄہن بنان کِہیٖنۍ دُکان تہِ ٲسۍ بنٛد روزان اکثر کیازِ کٲم تہِ ٲس نہٕ موٚزوٗرۍ دۄہ تہِ اوس نہٕ بنان کِہیٖنۍ تہٕ پتہٕ حظ ییٚلہِ ہرُد آو ہردس منٛز لٔگۍ پتہٕ سٲری زٔمیٖندٲری سۭتۍ تہٕ تمہِ سۭتۍ حظ گٔے واریاہ فرق تہٕ ہردس منٛز گٔے کووِڈس وارِیاہ فرق کیازِ لوٗکھ روٗد زٔمیٖنو مٔنٛزۍ الگ الگ روٗدۍ نکھ نکھ روٗدۍ نہٕ کیٚنہہ تہٕ تمہِ سۭتۍ گٔے لُکن منٛز آیہِ واریاہ چینج فرق آیہِ بچاے لوٗکھ تہٕ سٲنۍ فیملی الحمداللہ اسہِ منٛز گوٚو نہٕ کٕہِنۍ تہِ پازِٹیوٗ أسۍ بچایے سٲری تہٕ کیاہ چھِ یتھ ونان اللہ تعالٰی بچٲیِنۍ یُتھ بیمٲرۍ گژھِ نہٕ بیٚیہِ زانہہ تہِ یِنۍ یہِ سُہ ٲس تتھ منٛز ٲس حالاتھٕے خراب لُکَن ٲس فینانشلی کرایٚسِز ٲسۍ پرٛٮ۪تھ أکس تمہِ ساتن چاہے سُہ گورمیٚنٹ ایٚمپٕلاے اوس چاہے سُہ موٚزوٗر اوس چاہے سُہ کانہہ تہِ اوس تٔمس تٔمس ٲس تمہِ ساتہٕ واریاہ زیادٕ پرابلم یا گاٹھ سٹور سٹورن پٮ۪ٹھ ٲس دِوان یم توٚمُل ٲسۍ دِوان راشن تم تہِ ٲس بیٖڈ گژھان تِتہِ تہِ ٲسۍ تھاوان دوٗر دوٗر واریاہ مُشکلات ٲس یا ہاسپِٹلن منٛز ٲس کٲژاہ بیٖڈ ٲس تمَن دۄہَن تہٕ یُس سُہ پازٹیوٗ اوس گژھن تٔمس ٲس زیادٕ پرابلم گژھان بِچارس وارِیاہن گٔے ڈیتھ تہِ موٗدۍ وارِیاہ بیٚمار روٗد وارِیاہ تمہِ سۭتۍ ٲس زیادٕ علاقس منٛز اگر کانہہ مرِہا تمہِ سۭتۍ ٲس زیادٕ مشکِلات گژھان